یُس مطلب یِم گاڑِ آے یا سُکوٗٹَر آے یا بایکہٕ آے یا سایکَل آے أمۍ کٔر سٲنۍ زندگی أمۍ کٔر میٲنۍ زندگی تہِ أمۍ کٔر سارنٕے لُکَن ہِنٛز زندگی کٔر أمۍ واریاہ زیادٕ مطلب واریاہ اَثَر ترٛووُن اَمہِ سۭتۍ گٔیے اِنسانَس اگر دوٗر پے گژھُن اَمہِ سۭتۍ پیٚیہِ واریاہ اَثرات اگر اِنسانَس اوس بروںٛٹھ برونٛہہ کالہِ ٲس نہٕ آسان اِنسانَس مطلب پایی کَتہِ کیاہ چھُ چَلَان اگر تٔمِس کانٛہہ مطلب اللہ تعالٰی بَچٲیِنۍ گُزرے کانٛہہ کانٛہہ رِشتہٕ دار سُہ اوس نہٕ ہٮ۪کان تور ٹایمَس پٮ۪ٹھ وٲتِتھ کینٛہہ آز چھُنہٕ سُہ ٹایم کینٛہہ آز چھِ اَمہِ سۭتۍ یۄس یہِ یُس مطلب یہِ سہوٗلیت آے گاڑِ آے بایکہٕ آے یا ہَوٲیی جہاز آو اَمہِ سۭتۍ چھِ اِنسان مطلب کُنہِ جایہِ تہِ کُنہِ تہِ ٹایمَس پٮ۪ٹھ مطلب صحیح وَقتَس پٮ۪ٹھ واتَان مطلب یِہٕے چھِ مِثال اَکھ دِمہٕ بہٕ مطلب مےٚ چھِ کالج دَہ کلوٗمیٖٹَر دوٗر ییٚتہِ پٮ۪ٹھَ راج باغ پٮ۪ٹھَ تہٕ اگر نہٕ گاڑِ آسن مےٚ کوٗتاہ ٹایم لَگہِ ہا ییٚتہِ پٮ۪ٹھَ مےٚ لَگہٕ ہن ترٛےٚ گھنٹہٕ زٕ گھنٹہٕ لَگہٕ ہَن مےٚ یورٕ پایدٔلۍ تورٕ پایدٔلۍ پایدٔلۍ پَکنہٕ سۭتۍ کوٗتاہ عزاب گژھِ ہا مےٚ وَنہِ ییٚلہِ بہٕ گاڑِ چھُس کھَسان دَہ رۄپیہِ چھُس بہٕ دِوَان تٔمسٕے تِمَن ہُنٛد روزگار تہِ چَلَان تہٕ میٛٲنۍ کٲم تہِ چھِ نیرَان بہٕ چھُس صحیح وَقتَس پٮ۪ٹھ مٲنیو سُہ وَقتَس چھِ قدر اَمے سۭتۍ کہ مےٚ بہٕ چھُس ہٮ۪کَان وَقتَس پٮ۪ٹھ وٲتِتھ پںٛنہِ جایہِ ییٚتہِ مےٚ کانٛہہ کٲم آسہِ سۄ کٲم چھُس بہٕ ہٮ۪کَان کٔرِتھ یا اگر کانٛہہ اِنسانَس چھِ آز اٮ۪کزام پٮ۪وَان دِنۍ پرٛٮ۪تھ کٲنٛسہِ نَفرَس پٮ۪وَان آز اٮ۪کزام دِنۍ تٔمِس اگر کانٛہہ سَٹفِکیٹ آسہِ بَناوٕنۍ اگرنٕے گاڑِ آسہٕ ہَن تٔمِس کوٗتاہ ٹایم لَگہِ یِم دوٗرعلاقَن پٮ۪ٹھ یا پہاڑَن پٮ۪ٹھ چھِ روزَان تِمَن چھِ پٮ۪وَان تَتہِ پٮ۪ٹھ وَسُن اگر نہٕ گٲڑۍ آسہِ تِم کِتھ پٲٹھۍ واتن پنٛنِس ضِلَعس منٛز تَتہِ تحصیٖل دارَس نِش کَر واتن تِم تِم کِتھ پٲٹھۍ ہٮ۪کَن پَنٕنۍ کٲم کٔرِتھ تہٕ یِم تہِ یِم چھِ کینٛہہ مطلب کَتھٕ یِم کینٛہہ خاص مطلب ہُم چھِ تھاوَان اَصٕل ترٛاوَان یُس یہِ گاڑِ آے یا ہَوٲیی جہاز آو سفر گوٚو واریاہ سہل اِنسانہٕ اِنسان سٕنٛدِس وَقتَس آے قدر تہٕ بیٚیہِ چھِ اِنسان سُنٛد زُو تہِ بَچَان اِنسان سُنٛد صحت تہِ بَچَان تہٕ اِنسان چھُ واریاہ زیادٕ آرام کَرَان